اَسلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ اَوا ٹھیٖک ہیٚلو آ ؤنِو اَہَن حظ ؤنِو ٹَماٹر کِلوٗ چھُ ڈاے ہَتھ تُہۍ چھِو نِوان مےٚ چھُ پَتہے مگر ٹَماٹرَن گژھِ نہٕ کِہیٖنٛۍ کَم اَز چھِ ٹَماٹرَس واریاہ درٛۅجر چھُ واریاہ زیادٕ اَگر تُہۍ بدل کانٛہہ سَبزۍ نِیو تۄہہِ ہیٚکَو أسۍ کَم کٔرِتھ مَگر ٹَماٹرَن ہیٚکَو نہٕ أسۍ کَم کٔرِتھ کیٚنٛہہ

ٲلوٕ کِلوٗ چھُ سُہ چھُ کَمسٕے سُہ گژھِوٕ ترٛہ رۄپیہِ تۄہہِ ٲلوٕ کِلوٗ وانٛگن کِلوٗ گژھِ ژَتجی رۄپیہِ اَہَن حظ مَٹر تہِ چھُ مَگر گژھنے مَگر شیٹھ رۄپیہِ کِلوٗ نہ بہٕ چھُس نا وُچھَو تۄہہِ چھَسو بہٕ کَنسیٖشن کران مےٚ چھُ پَیِی تُہۍ چھِو مےٚ کَسٹَمر تۄہہِ چھےٚ سَو بہٕ کران اَصٕل کَنسیشن مَگر اَز چھُ درٛۅجر واریاہ زیادٕ بہٕ ہیٚکہٕ نہٕ اَمہِ کھۄتہٕ کَم کٔرِتھ کیٚنہہ ترٛووے تہٕ ؤلِو وۅنۍ کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ اَگر تۄہہِ وۅنۍ ییِو تُہۍ سَبزی نِنۍ تہٕ کیٚنٛہہ چھُنہٕ پَرواے ؤلِو وُچھَو ییٚتھٕے کَرو ییٚتہٕ تھٕے کَم کیٚنٛہہ چھُنہٕ سَبزی چھِ واریاہ مَرژٕ وانٛگَن رۄپھ وانٛگَن گَنٛڈٕ ٲلوٕ مَٹر ہیٚمہٕ یہِ تُہۍ نِیو تہِ چھُ ہاکھ مُجہِ ہاکھٕ گیٚڈ چھِ پَنٛژاہ رۄپیہِ گژھان ؤلِو یِیِو تُہۍ تہٕ وُچھِو پَانَے تہٕ ؤلِو نِیو ٹھیٖک چھا ؤلِو ؤلِو ییو تُہۍ فرٕق گژھِ پانَے اَچھا تُلِو بِہِو رۄبَس حَوالہٕ ہٕنٛہ ؤلِو تُہۍ ؤلِو ؤلِو کیٚنٛہہ چھُنہٕ بِہِو رۄبَس حَوالہٕ